بہٕ ٲسٕس أکٕس جایہِ کٲم کَران أکِس دُکانَس پٮ۪ٹھ ٲسٕس بہٕ کٲم فارمسِسٹہ اوس میٚڈِکَل شاپَس پٮ۪ٹھ مَطلَب بہٕ کٲم کَران اَکہِ فِرِ آو اکھ کَسٹَمَر تہٕ تٔمس دیُت مےٚ مَطلَب باے مِسٹیک گوٚو تٔمس مَطلَب دَوا اَدلہٕ بَدلہٕ یُتھٕے مَطلَب مےٚ لٔج مَطلَب پاے کہِ أمِس گوٚو اَدلہٕ بَدلہٕ دَوا تہٕ بہٕ گٔیَس تور تٔمِس مَطلَب پَتَے گٔیَس بہٕ تٔمِس مےٚ دوٚپمَس یہِ چھی ژےٚ یہِ گوٚوٕے ژےٚ اَدلہٕ بَدلہٕ دَوا ڈاکٹرن تہٕ ووٚن حظ یہِ چھُ ژےٚ اَدلہٕ بَدلہٕ دَوا اوٚنمُت توتہِ شُکُر خۄدایَس کُن تٔمۍ اوس نہٕ سُہ کھیمُت کِہِیٖنۍ تہٕ کیاہ چھِ وَنان سُہ گٔے مےٚ ساروی کھوتہ بٔڑ مِسٹیک پَنٕنہِ مَطلَب أکِس ٹایمہِ مَنٛز کہِ اَگَر تٔمِس اَدلہٕ بَدلہٕ دَوا گٔیے تہٕ تٔمِس ما ہیٚکہِ میانہِ وَجہ سۭتۍ مَطلَب کیاہ چھِ وَنان سُہ ما ہیٚکہِ ہا مٔرِتھ تہٕ خُۄداین کوٚر مَطلَب رَحَم کہِ مےٚ پیٚیہِ جَلدی توکُن نَظَرتہٕ سُہ بَچاے